میٛون شوق چھُ سعوٗدی عَرَب گَژھنُک ہر کٲنٛسہِ آسہِ پَنن پَنن شوق کُنہِ جایہ گَژھنُک میٛون شوق چھُ سعوٗدی عَرَب گَژھنُک برٛونٛٹھ ٲسۍ أسۍ ٲں سکوٗلَن مَنٛز پرٛایر پَران بہٕ تہِ گَژھہٕ ہا مدیٖنہ ٲں تِکیٛاز تتہِ چھُ سون ٹوٹھ نبی صلۍ اللہ علیہِ وَسلَم زومُت ٲں ہر ٲں تور چھِ گَژھان لوٗکھ حج کَرنہِ کرورَن مَنٛز چھِ لوٗکھ حج کَرنہِ گَژھان تور تتہِ چھُ آبِ زم زم چھُ یہِ اوٗنٛٹ چھِ تتہِ تتِکۍ خٔذٕر چھِ مشہور حظ ییٚلہِ ٲں لوٗکھ چھِ حج کَرنہٕ گَژھان تور تورٕ چھِ پَتہٕ واپس چھِ یِوان تتہِ چھُ ٲں ناگ اکھ تتھ مَنٛز چھُ آبِ زم زم تہٕ تتہِ چھِ ہر کٲنٛسہِ حٲجِس چھِ ٲں آبِ زم زم اکھ اکھ کین دِوان ییٚلہِ تِم گھرٕ واتان چھ پَننیٚن رِشتہٕ دارَن چھ تورٕ چھِ انان بوتلہٕ پَننیٚن رِشتہٕ دارَن منٛز دوان چھِ پَتہٕ یہِ آبِ زم زم اکھ اکھ ٲں لۄکٕٹۍ لۄکٕٹۍ بوتَل سارنٕے سوزان خٔذٕر سوزان پَتہٕ ییٚلہِ گھرٕ ٲں سوزان چھِ رِشتہٕ دارَن ٲں پَتہٕ چھِ وَنان یم پَنٕنۍ گھرکۍ یہِ چیٚیِو سا سارنٕے دِیِو اوٚڑ اوٚڑ دام اتھ چھُ آبِ زَم زَمَس چھُ شَفاعت ٲں سوزان چھ تِتھٔے کٔنۍ چھُ ٲں سون شوق تہِ چھُ سعوٗدی عرب گَژھنُک واریاہ تہِ کیٚنٛہہ تَمَنا چھُ مےٚ سعوٗدی عرب گَژھنُک بہٕ تہِ وُچھہِ ہا سُہ سۄ تتچ جاے